مےٚ چھُ پَنٕنہِ زنٛدگی منٛز کوٚرمُت اکھ سُہ ایٚچیومیٚنٛٹ یُس مےٚ یتھ منٛز بہٕ واریاہ پرٛوُڈ چھَس کران فیٖل کہِ خۄش چھَس گژھان کہِ ییٚلہِ مےٚ پَنُن ٹیٚنٛتُھک ایٚکزام دیُت کہِ تَمہِ ساتہٕ ٲسٕس بہٕ پَنٕنِس گامَس منٛز فِر مےٚ أنۍ ساروٕے کھۄتہٕ زیادٕ ہایسٹ مَرکٕس فور ہنٛڈرَنڈ سِکِس ٹی فایِو أنۍ مےٚ کہِ بہٕ گٔیَس پَنٕنِس بیٚچس منٛز آیس بہٕ ٹاپر تہٕ مےٚ گٔیۍ تَمہِ ساتہٕ گوٚو مےٚ پَنٕنِس پانَس پٮ۪ٹھ واریاہ پروُڈ فیٖل کہِ آ مےٚ کوٚر یہِ بہٕ ٲسٕس دَپان یِم میٲنہِ کھۄتہٕ مطلب ٹاپر ٲسۍ یِوان تِم ژھٕنۍ مےٚ تَتھ پَنٕنِس ییٚلہِ مےٚ ٹیٚنٛتھہٕ اوس تَتھ ایٚکزامَس منٛز پَتھ تہٕ کہِ بہٕ گٔیَس تِہںٛد کھۄتہِٕ برۄنٛٹھ تہٕ تَمہِ سۭتۍ گوٚو میٲنِس مٲلِس ماجہِ تہِ مِلے واریاہ خُوشی تہِ مےٚ مِلے پانہٕ تہِ واریاہ خوشی